سٲنِس فیٚسٹٕوَلَس منٛز چھِ عیٖد یِوان اَکھ چھِ لۅکٕٹۍ عیٖد یِوان تہٕ بیٛاکھ چھِ بٔڈ عیٖد یِوان یِمَن دۄن عیٖزَن پٮ۪ٹھ چھِ أسۍ گَرَن منٛز واریاہ پَکوان لٔزیٖز پَکوان تیار کَران یَتھ منٛز رِستہٕ یَکھٕنۍ کَباب کۄرمہٕ کۄکُر میتھِ ماز یَکھٕنۍ واریاہ اَصٕل پٲٹھۍ بَناوان بِریانی تہِ چھِ آسان کَم کَم قٕسمٕکۍ لٔزیٖز پَکوان چھِ بَناوان گاڈٕ کَباب چھِ بَناوان یَکھٕنۍ چھِ بَناوان